یُس ہہَ سانہِ ٹریٚڈِشنَل گیمہٕ چھِ تِم ہَسا چھِ کھو کھو نیٚوٹَل ہَسا چھِ باقٕے أنتھوٚپ ہَسا چھِ واریاہ واریاہ گیمہٕ حظ چھِ اَسہِ یِم اَسہِ ٹریٚڈِشنَل گیمہٕ چھِ یِم ہَسا چھِ پَننِس کَلچَرَس سۭتۍ سۭتۍ پَکناوان یِم ہَسا چھِ کَلچَرَس سۭتۍ سۭتۍ پَکناوان أسۍ ٲسۍ اَتھ مَنٛز گِنٛدان کھو کھو تَتھ مَنٛز حظ چھِ پیٚوان کَتٕر اکھ أسۍ حظ ٲسۍ گِنٛدان سَزَس تَتھ مَنٛز حظ چھِ پیٚوان کَتٕر اکھ اَنٕنۍ تہٕ پَتہٕ حظ چھِ آسان ڈَبہٕ شےٚ آسان بَنٲیِتھ امہِ پَتہٕ چھِ آسان اکھ زَنٛگ چھِ آسان ہَوہَس مَنٛز تھاوٕنۍ پَتہٕ ہَسا چھِ پیٚوان سۄ گِنٛدٕن پَکناوٕنۍ ڈَبہٕ پَتہٕ ڈَبہٕ کَتٕر بیاکھ چھُ آسان أنۍ تھوٚپ آسان یہِ ہَسا چھِ کُٹھِس مَنٛز گِنٛدان أکِس نَفرَس حظ چھِ تھاوان أنۍ تھوٚپ دٔج تھاوان کینٛہہ أچھَن پَتہٕ ہَسا چھُ أمِس پیٚوان کانٛہہ نَفَر رَٹُن کُٹھِس مَنٛز پَتہٕ ہَسا چھِ تِتھے کنۍ پیٚوان تٔمِس لاگٕنۍ کھو کھو ہَسا چھِ گیم اتھ ہَسا چھُ پیٚوان دورُن باقٕے ہَسا چھِ کیاہ وَنان اتھ نیوٹلَس اتھ مَنٛز ہَسا چھَ لٲٹھۍ آسان پلیرَن تہٕ پَتہٕ ہَسا چھِ بیٚکِس ٹیٖمَس آسان بال تِمَن حظ چھِ پیٚوان بال لَگاوٕنۍ اگر تمَن پانَس آے تیٚلہِ ہَسا چھِ یِم اَوُٹ گَژھان واریاہ ٹریڈِشنَل گیمہٕ یِم حظ أسۍ پانَس سۭتۍ پَکناوان چھِ